یُس مےٚ اَکھ مِسٹیک گٔے یۄس مےٚ اَکھ ٹایمَس منٛز اَکھ مِسٹیک گٔے سُہ ٲس یِتھ کَنٮ۪تھ کہِ مےٚ لوگ اَکھ کار سٕٹاٹ کَرُن ییٚمہِ ساتہٕ مےٚ اَکھ کار سٕٹاٹ کَرُن لوگ تَتھ منٛز ٲس نہٕ مےٚ کٕہٕنۍ تہِ اٮ۪کٕسپیٖریَنٕس نہ ہیوٚت مےٚ کٲنٛسہِ مَشوَرٕ تَتھ متعلق نہ کینٛہہ ییٚلہِ کہِ مےٚ مَشوَرٕ اَکھ اوس ضٔروٗری کَرُن ییٚلہِ مےٚ سُہ کار سٕٹاٹ لوگ کَرُن سُہ کار کیٛاہ اوس سُہ وَنہٕ بہٕ لاسٹَس ییٚلہِ مےٚ سُہ کار سٕٹاٹ لوگ کَرُن ٹایم ٹایم ٹایم ٹایم گوٚو کہِ مےٚ باسیٛوو کہِ اَتھ منٛز خطرٕ کیٛازِکہِ یُس تہِ کٲم ٲسۍ مَشوَرٕ بغٲر کَرو تَتھ منٛز چھِ خطرَے آسان اَتھ منٛز باسیٛوو مےٚ خطرٕ تھوڑا مےٚ دوٚپ نہ مےٚ کوٚر نہٕ صحیح یہِ کار یِتھ کَنۍ مےٚ اوس نہٕ مےٚ اوس گۄڈٕ مَشوَرٕ کَرُن ییٚلہِ بہٕ یہِ کَران کَران گوس اَکھ سٹیج ییٚلہِ مےٚ وٲژ کہِ مےٚ لوٚگ لاس گژھنہِ یُتھُے مےٚ باسیٛوو کہِ نہ یَتھ منٛز چھِ لاس گژھان یَتھ کامہِ منٛز بہٕ ہٮ۪کہٕ نہٕ یَتھ منٛز وٕ وٕتھرِتھ کِہیٖنۍ مےٚ گژھِ واریاہ نۄقصان تہٕ مےٚ پرُژھ أکِس بیٚکِس بہٕ کیٛاہ کَرٕ اتِنَس مےٚ ہیوٚت مَشوَرٕ أکِس بیٚکِس ایٹ لاسٹ دیُت مےٚ اَکہِ دۄیو ترٛیٚیو مَشوَرٕ دوٚپُکھ ژٕ ہیٚکَکھ تیٚلہِ اَمہِ منٛزٕ واپَس نیٖرِتھ ییٚلہِ ژٕ پانہٕ وۄنۍ اَتھ بہٕ اوسُس پانہٕ تہِ کَران مگر بہٕ اوسُس مٔزوٗر تہِ تھاوان تَتھ منٛز دوٚپُکھ وۄنۍ چھے ژےٚ پانہٕ کَرٕنۍ محنت اَدٕ ہٮ۪کَکھ ژٕ اَمہِ کارٕ منٛزٕ واپَس یِتھ اَدٕ ہٮ۪کَکھ ژٕ بٔچِتھ کیٛازِ نۄقصان تَلہٕ ہٮ۪کَکھ ژٕ بٔچِتھ تمہِ پَتہٕ لٲج مےٚ سُہ کٲم کرٕنۍ تہٕ لٲج مےٚ وارٕ وارٕ پانہٕ کٲم کَرٕنۍ پانہٕ تہِ کٲم کَرٕنۍ تَتھ منٛز یہِ نہٕ بہٕ اَمہِ بروںٛہہ کٲم اوسُس کَران پانہٕ کِہیٖنۍ مےٚ ٲسۍ مٔزوٗرٕے یٲتۍ تھٲیمٕتۍ یُتھُے مےٚ پانہٕ تہِ لٲج کٲم کَرٕنۍ یُس بہٕ پانہٕ کٲم اوسُس کَران سُہ اوس مےٚ مَدَد دِوان یہِ مےٚ نۄقصان گژھان اوس بہٕ اوسُس نہٕ زینان کِہیٖنۍ مگر نۄقصان اوس مےٚ گژھان یِتھ کَنۍ کٔر مےٚ یہِ ہٮ۪نٛڈَل یہِ کٲم وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ اَتھ لٔگۍ لگ بگ اَکھ زٕ اَکھ زٕ ؤری لٔگۍ اَتھ ہٮ۪نٛڈَل گژھنَس ہٮ۪نٛڈَل اَکھ زٕ ؤری گژھنَس اَکھ سٹیج ووت کہِ مےٚ لوٚگ واپَس یُس مےٚ نۄقصان اوس گوٚمُت سُہ لوٚگ مےٚ واپَس مان ژٕ تَمہِ نِش لوٚگُس بہٕ سُہ گوٚو مےٚ دوٗر سُہ نۄقصان تہٕ تِم پونٛسہٕ آے مےٚ وارٕ وارٕ واپَس مگر ییٚلہِ مےٚ پانہٕ اَتھ منٛز ووٚتھُس سُہ کٲم کیٛاہ ٲس سُہ ٲس کٲم سُہ ٲس بِزنِس بٔڑ بار بِزنِس مےٚ اَکھ کھوٗجمٕژ سُہ ٲس مےٚ ژوٗںٛٹھۍ بِزنِس کھوٗجمٕژ تٔتھۍ منٛز گٔیے مےٚ نۄقصان پَتہٕ ییٚلہِ بہٕ تَتھ پانہٕ ووٚتھُس پانہٕ لٲج مےٚ کٲم کَرٕنۍ پانہٕ پھیورُس مٔنڈِیو کِنۍ یا باقٕیو جایو کِنۍ گوس ریٹ أنِم اَصٕل تِمَن تہٕ تمہِ کہِ وجہ سۭتۍ نفع زیوٗن نہٕ مےٚ کِہیٖنۍ مگر اَکھ چیٖز گوٚو بہٕ بَچیووُس نۄقصان نِشَن یُس مےٚ نۄقصان تُلُن اوس بٔڑ بار نۄقصان گژھِ ہے ٲٹھَن دَہَن لَچھَن یُس مےٚ نۄقصان گژھِ ہے تَمہِ نِش بَچیووس بہٕ خۄدایَن کٔر سۄ بٔڑ اَکھ یٲری گٔے تمہِ نِش بَچیووس بہٕ کیٛازِکہِ یُس تہِ کٲم مَشوَر بغٲر کَرو تَتھ منٛز چھِ نۄقصان آسان اِسلیے ییٚلہِ تہِ کٲم آسہِ کَرٕنۍ گۄڈٕ گژھِ أکِس پِرٛژھُن گۄڈٕ گژھِ گَرِکٮ۪ن سۭتۍ مَشوَرٕ کَرُن اَدٕ گژھِ سۄ کٲم کَرٕنۍ یہِ گٔیے مےٚ پنٛنہِ زِںدگی منٛز اَکھ بٔڑ بار مِسٹیک ییٚمہِ ساتہٕ مےٚ کٲم لٔج کَرٕنۍ ہٮ۪نٛڈٕل کٔر مےٚ پَتہٕ سُہ یِتھَے کَنۍ مےٚ دیُت باقیو مَشوَرٕ ژٕ وۄتھ وَ پانہٕ ہٮ۪مَتھ مہٕ ہار کینٛہہ وارٕ وارٕ وارٕ وارٕ کَر ژٕ مےٚ کوٚر پَتہٕ سُہ وارٕ وارٕ تَتھ لٔگۍ زٕ ژور پانٛژھ ؤری پَتہٕ مےٚ سُدرَنَس تہٕ اِتھ کَنَتھ گوٚو مےٚ سُہ پَتہٕ مُکمل سُہ پرٛوجَکٹ یُس مےٚ نۄقصان اوس گژھان سُہ نۄقصان نِش بَچیووس بہٕ نفع تہِ زیوٗن نہٕ مےٚ کِہیٖنۍ مگر نۄقصان نِش بَچیووس بہٕ یِتھ کَنۍ اوس مےٚ یہِ پَنٕنۍ اَکھ مسٹیک پنٛنہِ لایفہِ منٛز گٔمٕژ